واریاہ قٕسمٕکۍ

بیٛٲلۍ یِوان سٲنِس ایریا ہَس منٛز وَونہٕ ڈِفریٚنٛٹ ڈِفریٚنٛٹ ویٚدرَس منٛز اَگر أسۍ وُچھو کہِ وَنٛدَس چھِ یِوان گۄگجہِ رُونہٕ گۄگجہِ بیٛول وَونہٕ ییٚمہِ سۭتۍ کہِ زٔمیٖن چھُ آوُر روزان تہٕ ریٚتہٕ کٲلِس چھِ گاسہٕ بیٚول